ہِندوستانَس منٛز چھِ سُہ اَکھ جاے یُس ٹوٗرِسٹَن ہٕنٛدِ خٲطرٕ اَکھ زَبردست مشہوٗر جاے چھِ یُس ٹوٗرِسٹ تہِ تور چھِ یَژھان گَژھُن تٔمِس چھِ آسان سُہ اَکھ ڈریٖم اَکھ خواب بَنومُت پَنٛنہِ جایہِ سُہ جایہِ کُس چھِ ؤلِیو بہٕ وَنَو سُہ جاے چھِ گُلمَرگ تۄہہِ آسیو پاے یہِ جاے چھِ کٔشیٖرِ منٛز ڈِسٹرک بارہمُلہَس مَنٛز تحصیٖل چھُس یِوان ٹنٛگمَرگ وٕ گوٚو گُلمرگ یۄس جاے چھِ سُہ چھِ پَنٕنۍ کانَسچُوَنسی یعنی ٹنٛگمَرگ چھِنہٕ کانَسچُوَنسی کانسچُوَنسی چھِ گُلمَرگ گُلمرگ چھِ سُہ اَکھ جاے یُس ٹوٗرِسٹَن ہٕنٛدۍ خٲطرٕ سٮ۪ٹھاہ اہم تریٖن جاے چھِ سُہ چھِ واریاہ مشہوٗر ٹوٗرِسٹ چھِ تور یِوان مَزٕ تُلنہِ دُنیاہو دُنیاہکیو کوٗنَو کوٗنَو پٮ۪ٹھ چھِ تور ٹوٗرِسٹ یِوان ہِندوستان کیو کوٗنو کوٗنو پٮ۪ٹھ چھِ تور ٹوٗرِسٹ یِوان تۄہہِ آسیو پاے زِ یہِ ییٚمہِ ؤری رِکاڈ روٗد یوٗتاہ ہایسٹ رِکاڈ زِ أمۍ پھٔڑرٲے تَمام پٔتِم رِکاڈ تُہۍ ہیٚکِو یہِ معلوٗم تہِ کٔرِتھ زِ یِم ؤری یَن پھٕڑرٲے تَمام رِکاڈ ییٖتاہ ٹوٗرِسٹ آیہِ گُلمرگ تم چھِ گُلمرگ گنڈولہ سۭتۍ سَکھ محبت تِکیٛازِ گُلمرگ گنڈولا چھِ ایشیاہٕچ گۄڈنِچ ہایسٹ تہٕ لانٛگٮسٹ رایڈ تہٕ دُنیاہٕچ دوٚیِم تہٕ کٲم کیٛاہ سَنا گٔیہِ تَتہِ چھِ اَکھ مہارجہ پیلس تہِ بیٚیہِ چھِ تَتہِ اَکھ شِو مٔنٛدِر یُس گَنڈولا چھُ گۄڈٕ کوٚمڈور کھَسان پَتہٕ چھِ تتھہِ پٮ۪ٹھ تَتھ فیز ٹو اَفروَٹ پیٖکَس پٮ۪ٹھ کھسان یہِ اَفَروَٹ پیٖک آسو تۄہہِ مَشہوٗر یہِ چھِ واریاہ بوٚڑ اَکھ ماوٹین مگر یُس تہِ ٹوٗرِسٹ گُلمرگ چھِ یِوان چاہے سُہ تَتیُک ہوٹَل ٲسۍ تَن یا بایَک باقٕے سایڈ سیٖن ٲسۍ تَن تِم چھِ سٮ۪ٹھاہ خۄش گَژھان تِکیٛازِ گُلمرگ چھِ اَکھ اَصٕل جاے مَشہوٗر تریٖن جاے ٹوٗرِسٹَن خٲطرٕ یُس ٹوٗرِسٹَن ہٕنٛز اَکھ مَرکز ییٚلہِ تہِ تۄہہِ ٹوٗرِسٹ چھُو کٔشیٖرِ یَژھان یُن تِم چھِ گۄڈٕنٮ۪تھ وَنان اَسہِ چھُ گژھُن گُلمرگ پَتہٕ گٔے پہلگام تہٕ سۄنہٕ مَرگ یا بہٕ ہٮ۪کہٕ ؤنِتھ زِ گُلمرگ چھِ تاج ٹوٗرِسٹ ایٹریکشَنٕچ یا بیٚیہِ کیٚنٛہہ یہِ چھے سۄ زٔمیٖن یُس برونٛہہ کالہِ پٮ۪ٹھن ٹوٗرِسٹ خٲطر مَشہوٗر تریٖن جاے چھُ اور چھِ لُکھ لوکَل تہِ گَژھان مگر ٹوٗرِسٹ ہُنٛد اَکھ پھلو چھُ زیادَے پَہن آسان چاہے پہلگامٕچ کَتھ کَرو یا سۄنہٕ مَرگہِ ہٕنٛز کَتھ کَرو سۄنہٕ مَرگ چھِ زیادٕ اَصٕل تِمو خوٗبصوٗرت تِمو پَہاڑو سۭتۍ سَجھان تمہِ خٲطرٕ چھِ سۄنہٕ مرٕگ زیادَے پَہن مشہوٗر پہلگام چھُو تۄہہِ پَیی تور چھِ زیادٕ ہارٕس رایڈِنٛگ خٲطرٕ گژھان گُرۍ سوارِ خٲطرٕ مگر یُس گُلمَرگ چھُ یہِ چھُ اَکھ ما اَکھ اَتھ چھِ وَنان جنتِ بے نظیٖر ییٚلہِ تہِ تُہۍ ٹوٗرِسٹ سٕنٛدۍ زبانہِ پٮ۪ٹھ یہِ ناو چھُ یَژھان بوزُن تٕم چھِ وَنان گۄڈٕنیٮٚتھٕے اَسہِ چھِ گژھُن جَنتَس منٛز سۄ جَنتھ کُس چھِ سۄ جنت چھِ یِہے کٔشیٖر یِہے گُلمرگ چھِ سہ جاے یِم جایہِ ٹوٗرِسٹ خۄش چھِ گَژھان تہٕ ییٚتیُک یہِ ٹوٗرِسٹ ٹوٗرِزٕم چھُ یہِ تہِ چھِ سٕٹرانٛگ بَنان چاہے ییٚتیُک ریڈٕ وول ٲسِن دُکاندار ٲسِن گاڑِ وول ٲسِنۍ یا بیٚیہِ کانٛہہ گُرۍ وول ٲسِنۍ یا بیٚیہِ کانٛہہ طبقہٕ ٲسِنۍ سُہ چھِ امہِ سۭتۍ پنٛنہِ رۄپیہِ دہ زینان مگر ٹوٗرِسٹَن ہٕنٛد خٲطرٕ چھِ گُلمرگ اَکھ سُہ جاے یِم جایہِ تِم مَزٕ چھِ سٮ۪ٹھاہ تُلان وَنٛدَس چھِ تِم سیٖکی اَتہِ کَران یا سُنو بوڈ کَران یا انٛگریز چھِ اور جایَو جایَو پٮ۪ٹھ یِوان مگر ٹوٗرِسٹَن خٲطرٕ چھِ اَکھ گُلمرگ بہتریٖن تہٕ ابدَل اَفضل جاے کٔشیٖرِ گٔے ٲستھٕے چاہے یوٗس مرٕگ ٲسِن دۄدٕ پَتھٕر ٲسِن سۄنہٕ مَرگ ٲسِنۍ یا پہلگام ٲسِنۍ یِم چھِ سارے جایہِ امہِ خٲطرٕ چھِ گُلمرگ یِمَن تاج یِوان مانٛنہٕ